وعلیکُم اسلام آ ٹھیٖک تُہۍ چھِ حظ ٹھیٖک اَہن حظ آ اکھ گوٚو باتھروٗم بَناوُن بیاکھ گٔیے باتھروٗمَس ستۭۍ فِٹنٛگ کَرٕنۍ حظ اۭں فِٹنٛگ کیاہ چھےٚ حظ تَتھ کَرٕنۍ حظ تَتھ منٛز کیاہ کیاہ چھُس تھاوُن پی پی آر چھُ حظ وٕنٛکین لیٹیسٹ ژٕ تے چھُکھ صحیح آ

مِکسر نہ حظ چھُ نہٕ وٕنکین لگ بگ چلان کیٚنٛہہ وٕنکین چھُ ڈایوٲٹر چلان آ وٕنٛکین چھُ ڈایوٲٹرٕے چلان حظ کَموڈ چھُس تھاوُن بیٚیہِ پٕلین کَموڈ حظ سِٹینٛڈ کِموڈ سِٹینڈنٛنگٕے اَتھ چھا وۄنۍ سٲنۍ خرچے رَٹُن کِنہٕ ساد مطلب یہِ چھا میٹیریل اَسی اَنُن حظ میٹیٖریل چھُ اَسہِ دیُن لٮ۪کھتھ تہٕ تُہۍ أنیو پَتہٕ پانے پَتہٕ چھُ سٲنۍ وٕنٛکین چھِ برانٛڈ کَمپنی حظ یِوان اَتھ چھُ پِلسا یِوان وٕنکین حظ پِلسا چھُ یِوان یا چھُ ڈیلبوناڈ چھُ یِوان وٕنکین چھِ کِمپنی مطلب سامان وامان ہیتھ سامانس گژھن لگ بگ تۄہہِ چھو سِنٹیکٔس تہِ تھاوٕنۍ سِنٹیکٔس تہِ چھِ تھاوٕنۍ ہے یہِ گژھِ پٕنٛژٕہ ٹو اَٹھووُہ ساس سون خرچہٕ حظ سون کوٗتاہ کھسن پَتہٕ سون کھسن کامیس زٕ دۄہ یِم کھسن رۄپیس پانٛژترٕٛہ شیٚتھ پٮ۪ٹھ ژور ساس تام فیسلٹی روزِ تۄہہِ فِل وقت وٕنکین چھُ یِوان ڈایوٲٹر چھُ لیٹیسٹ بیٚیہِ مِکسر گوٚو کینسل ڈایوٲٹر چھُ لیٹیسٹ وٕنٛکین گوٚو ڈایوٲٹر اَمہِ پَتہٕ چھُ اَگر تۄہہِ نیبر کُن اَتھ مطلب کیٚنٛہہ وَتھ آسوٕ یا باتھروٗمے بَڑے اَتھ ہٮ۪کو أنٛدرٕ کٔنۍ بیسن تہِ تھٲیِتھ حظ واش بیسن تہِ ہٮ۪کو اَتٮ۪ن تھٲیِتھ بیٚیہِ چھُ مطلب گیٖزر چھُ یہِ چھُ پَتہٕ ہٕے یا واشِنگ مِشیٖن چھِ یوٗز کران تہٕ تِم پوٚیِنٹ زٕ تہِ نیرنس بیٚیہِ گوٚو کَموڈ کَموڈس بیٚیہِ گوٚو کموڈ کموڈس چھُ نیران پویِنٹ ترٛےٚ پویِنٛٹ چھِ وٕنکین کَموڈس نیران اَتھ چھِ نیران یُس سِٹینٛڈ کَموڈ وٕنکیس حظ چھُ اَتھ چھِ نیران ترے پویِنٹ پٕلین کَموڈس چھِ نیران زٕے سِسٹرٕنی ہُنٛد اکھ بیٚیہِ گوٚو اِستینجا پوینٹ اکھ مَگر یِتھ چھُ پیوان یِتھ چھُ پیوان یہِ سایہِ سِٹینٛڈ کَموڈس تل ترے تھاوٕنۍ اَتھ چھُ روزان اِستینجا پوینٹ تہِ سِسٹٲرٕن تہِ بیٚیہِ چھُ اَتھ پیوان جٹ پوینٹ حظ تھاوُن اہن حظ بیٚیہِ کوٗتاہ حظ گۄڈٕ لٮ۪کھو سامان حظ تُہۍ کھٲلِو سامان انشاءاللہ جلدی تہِ چھو اہن حظ اَوٕ وۄںۍ اَتھ چھُ زٕ ترے دۄہ چھُ صبٔر کیازِ اَسہِ چھُ أکِس نِش کٲم چلان حظ آ تَتہِ سَپداوو تَتہِ لگہِ أمِس دۄہ زٕ ترے زٕ ترے دۄہ گٔژھتھ پَتہٕ ہٮ۪کو یِتھ اَہن حظ اَسہِ کُن اَسہِ کُن چھِ ژور ساس دِنۍ حظ باقٕے چھُو یہِ چھُ نہٕ کانٛہہ کانٛہہ ٹینشن ہیوٚن وقتہٕ برونٹھٕے کَرو انشاءاللہ انشاءاللہ ترٛےٚ دۄہ ترٛےٚ دۄہ ترٮ۪ن دۄہن چھِ أس آوٕرۍ تریہِ دۄہہِ پَتہٕ یِمو أسۍ اَتھ لگن دۄہ زٕ دۄہ زیادٕ کھۄتہٕ زیادٕ اسلام علیکم